السلام علیکم آ اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ چھُوا سٲری ٹھیٖک آ لَگس ٹھیٖک کیٛاہ چھُو کَران اچھا اَسہِ سُہ رِلیٹِو اوس نا اَمہٕ کاکھ سُہ حظ گُزریو

سُہ اوس بٮ۪مار تٔمِس ٲس کامبَے سُہ اوس اٮ۪ڈمِٹ اوس نا وۄنۍ گُزریو سُہ ٲدۍ إں تٔمِس حظ ٲس گرِکۍ تہِ پریشان بِچٲرۍ واریاہ تٔمِس لٔگۍ تِمن واریاہ پونٛسہٕ اہن حظ اۭں ہُپٲرۍ چھُنہٕ حظ نَرمٕے گَرِ تہٕ تِم چِھ بِچٲرۍ

اہن حظ اۭں پونٛسہٕ تہِ لٔگِس بِچٲرس واریاہ اہن حظ اۭں گژھن ہَے چھُ تہِ اۭں مے دوٛپ وۄنۍ ما پَرن تٔمِس جِناز وِناز توٚتام بہٕ تھاوَو تۄہہ فون کٔرِتھ پَتہٕ وٲتِو جِنازس ٹایمس پٮ۪ٹھٕے پٔرۍہُس پَتہٕ جناز تٔمِس حظ گوٚو گَنٹہٕ کھنٛڈ شاید اۭں اہن حظ سُہ اوس نہ وٕنہِ ہاسپِٹلٕے سُہ گُزریو تَتی اۭں سُہ چھُ وٕنۍ ہاسپِٹلٕے نا وۄنۍ لَگۍ ٹایم تہٕ مےٚ دوٚپ تُہۍ تہِ چھُو تھوڑا دوٗرٕے تۄہہِ تہِ لَگِوٕ اۭں اَوا اَوا ییٖزیو تُہۍ جِنازٕ پٔرۍزیو تہٕ اَد سا بِہِو رۄبس حوالہ